بیسِکٔلی چھ یہِ زَن وُچھو یہِ ہسا یہِ برونٹھِم وقت ٲسۍ تَمہِ دۄہ ٲسۍ تَمہِ دۄہ ٲسۍ بَچہٕ زیادٕ پَہم مَران امہِ موٗجوب کہِ تمہِ دوہ اوس نہٕ کٕہٕنۍ تہِ ویٚکسِنیٹڈ گژھان ییٚتہِ کیٚنٛہہ آ پولیو سۭتۍ ٲسۍ پولیو سۭتۍ تہِ ٲسۍ واریاہ مان ژٕ سۄ بیمٲر تہِ ٲسۍ واریاہَن یَنہٕ پٮ۪ٹھ یِم ڈراپٕس واپٕس آیہِ تَنہٕ پٮ۪ٹھ گٔے واریاہ سہوٗلیت تَنہٕ پٮ۪ٹھ یہِ ہسا یہِ آیہِ واریاہ فیسلٹی اَسہِ تَنہٕ پٮ۪ٹھ یہِ ہسا یہِ چھِنہٕ یِم بَچہٕ مَران کیٚنٛہہ بیٚیہِ چھُ ؤنٛکیٚن یہِ ہسا یہِ ہٮسپتالَن منٛز ایٚولیبٕل ڈاکٹرٕس یہِ ہسا یہِ نِیر پی ایٚچ سی پرٮ۪تھ کُنہِ گامَس منٛز تہٕ بہرحال اَمہِ مٔزیٖد چھُ یِم زَن مان ژٕ واریاہ کیٚنٛہہ جوان یِم زن ہاٹ ایٹیک سۭتۍ چھِ مَران بیسِکٔلی چھُ اَتھ یہِ یِم وجوٗہات تہِ تہٕ اکھ چھِ نہٕ اکھ چھِنہٕ یِم جوان صُبحن مارنٛگ واک کران کیٚنٛہہ بیٚیہِ چھِ یِم کھیٚوان زیادٕ یِمن چھُ گژھان جِناب محترم ییٚلہِ یِمن وَزن گوٚو زیادٕ ییٚلہِ یمن فیٹٕس گٔے ییٚلہِ یِمن کولیسٹرال گوٚو زیادٕ تہٕ وِد دَ رِزلٹ اتھ منٛز چھُ پتہٕ یہِ ہسا یہِ یا بی پی گوٚو اَپ تہٕ وِد دَ رِزلٹ اَتھ منٛز چھُ ہیٚکان ہاٹ اٹیک گٔژِتھ اس لیے چھُس بہٕ تمام جوانن یہِ ہسا یہِ میٚسیچ دِوان تہٕ یِم ہسا آسن مارنِگ واک کران بیٚیہِ آسن یِم کھٮ۪وان ٹایمَس تہٕ بیٚیہِ آسَن یِم بَتہٕ کھٮ۪وان کَم بیٚیہِ آسن یِم بَتہٕ کھٮ۪وان کَم بیٚیہِ آسن یِم زیادٕ پَہم یِم کران یہِ سۄلات اِستعمال لیوٚمب لٲر گازٕر وازٕر یُس زَن صحتہٕ خٲطرٕ بَڑٕ بہتٔریٖن چھُ تَمہِ مٔزیٖد یُس زَن یم کھٮ۪وان چھِ یِم یہِ ہسا یہِ یِم سِنِس منٛز یہِ مازُک مازُک یہِ سا یہِ زیادٕ پَہم یہِ کران یہِ یہِ ہسا یہِ ماز کرن زیادٕ اِستعمال باقٕے چیٖز کرن زیادٕ اِستعمال نوٗن کرن زیادٕ اِستعمال یہِ ہسا گژھِ مان ژٕ آ پرٮ۪تھ کُنہِ حدس منٛز گژھِ اِنسان روزُن تہٕ یہِ گژھِ کَرُن کَم پَہم اِستعمال سبزی گژھِ یہِ گژھہِ زیادٕ کیٚھنۍ اَگر زیادٕ تہِ اِنسان ماز واز کھیہِ مازٕے یوت کھیٚہِ اَمہِ سۭتۍ تہِ چھُ گژھان کِڑنی فیلِیر اَمہِ سۭتۍ چھُ مان ژٕ ہیٚکان اِنسانَس مان ژٕ گٔژھتھ بہرحال اَمہِ مٔزیٖد ییٚلہِ وُچھو گورمیٚنٛٹٕچ سکیٖم گورمیٚنٹ سکیٖم چھِ وُنٛکیٚن واریاہ ؤنٛکیٚن چھِ یِمن بَچن وَچن منٛزٕ سکوٗلے یِم مِڈ ڈے میٖلٕز یہِ سا یہِ کھیٚن چین آ باقٕے وَردی پَردی منٛزٕ کِتاب وِتاب تہِ فری تہٕ یہِ چھُ مان ژٕ گورمیٚنٛٹ گورمیٚنٛٹ سِکیٖم ؤنٛکیٚن تہِ یِم چھِ برۄنٛٹھ مہِ کھۄتہٕ یِم چھِ برۄنٛٹھ مہِ کھۄتہٕ واریاہ اَصٕل چیونٛکہِ برۄنٛٹھ أسۍ نہٕ ییٖژھ فیسلٹی کیٚنٛہہ تہٕ بیٚیہِ چھُ بیٚیہِ چھُ گورمیٚنٛٹ سِکیٖم ؤنٛکیٚن یِم تہِ سکالرشپ یِمن بَچن تران تہٕ یِمن چھِ اَمہِ سۭتۍ واریاہ یہِ ہسا یہِ ہیٚلٕپ میلان اَمہِ مٔزیٖد یُس زَن گورمیٚنٛٹ یہِ بیاکھ کوٚر یہِ ویٚکسِنیشن کوٚرُن یہِ ویٚکسِنیشن تھووُن یہِ ہسا چھُ بَڑٕ بہتٔریٖن ییٚلہِ زَن أسۍ اَمہِ برۄنٛٹھ وُچھو أسۍ اَمہِ سۭتۍ ٲسۍ واریاہ شُتٕل ٲسۍ باقٕے باقٕے بیٚمارِ آسہٕ یِمو سۭتۍ زَن اِنسان مان ژٕ یِم مان ژٕ اِنسان تہِ آسہِ مَران سُہ بَچہِ تہِ آسہِ مَران مَگر ییٚنہٕ پٮ۪ٹھ گورمیٚنٛٹ یِم سکیٖم کَرِ یہِ ویٚکسِنیٹڈ کورُن تہٕ تَمہِ سۭتۍ ہسا دریہِ اَمہِ سۭتۍ ہسا گٔے واریاہ اَمہِ سۭتۍ گٔے واریاہ فرق اَمہِ سۭتۍ گٔے واریاہ یُس یہِ ویٚکسِنیٹڑ تھوٚو أمۍ فری یا مِڈ ڈے میٖلٕز فری یا یہِ تھوٚو أمۍ گورمیٚنٛٹن باقٕے سکیٖم یہِ سکالرشپ تہٕ اَمہِ سۭتۍ چھُ واریاہ یِمن سانٮ۪ن یہِ ہسا یہِ ایٚجُوکیٚشن پٮ۪ٹھ پیٚوو واریاہ رُت اَثر اَمیُک یہِ موٗجوٗب کہِ بَچہٕ چھُ ہیٚکان وُنٛکیٚن یہِ سا یہِ پَنٕنِس یَتھ سِکالَرشِپس پٮ۪ٹھ برۄنٛہہ کُن مان ژٕ پٔرِتھ وۄنۍ یِتُھے ویٚکسِنیٹڈ گوٚو اَمہِ موٗجوٗب کہِ یہِ سا یہِ باقٕے یِم بیٚمارِ یِمن لوٚگ روک تھام تہٕ ؤنٛکیٚن چھُ ہیٚکان بَچن ہُنٛد میقدار کَم مٔرتھ وُنٛکیٚن چھُ زیٹھ زیٹھ مَران کیٚنٛہہ باقٕے شُکرِیا